اسَلامُ علیکُم ٹھیٖک چھِو حٕظ حَضرت اصل پٲٹھۍ حظ اَسہِ وَنیو نہ سُہ زٔمیٖنُک وَنیو نہ حظ تۄہہِ اَسہِ تۄہہِ کیاہ وونو پَتہٕ تتھ اہن حظ اکھ کَنال حظ زٔمیٖنس حظ دِژ نَظَر اِکوٹے دِژ نہَ نَظَر تۄہہِ چھو مٔشِد گَژھان یِتہِ پرٛزنوسہٕ بہٕ کِنہٕ کِہِیٖنۍ نہٕ اچھا ٹھیٖک زٔمیٖن حظ لوٚگ پلاٹ لوٚگ تُہۍ ؤنۍ تَو مےٚ ریٹا ویٹا کیاہ چھِ گَژھان تَپٲرۍ تَتھ تہٕ بیٚیہِ ؤنۍ تَو مِلکیت مِلکیت چھا مِلکیت چھا سَرکٲرۍ زٔمیٖن مہَ چھُ آز گۄڈٕ چھُ آز سَرکٲرۍ زٔمیٖنَس پیٹھ تہِ گَژھان واریاہ نہَ سُہ وٕچھ مےٚ سُہ وٕچھ مےٚ تَتھ سُہ وٕچھ مےٚ تتھ اہن حظ آ پلاٹس وٕچھ مےٚ وَتھ پَتھ

کوٗتاہ حظ یہِ حظ چھُ واریاہ زیادٕ گَژھان سُہ حظ چھ تھوڑا اَندرٕے پَہنَتھ تُہۍ کیاہ حظ چھِو وَنان اگر سَڑکہِ پیٹھ آسہِ ہہَ سُہ چَلہِ ہے وۄنۍ کٔرِو حظ تھوڑا بہت اتھ کمٕے تہٕ

تتھ حظ گژھِ نہٕ لَچھ تہِ گَژھِ نہ کِہیٖنۍ کَم سے کَم سون تہِ بوٗزِو شیٖتھ لچھ رۄپیہِ دِمو أسۍ تتھ

نہَ حظ نہَ مےٚ حظ پانہٕ کوٚر مےٚ کَنفرم تَپٲرۍ چھُ اوترے نِمُت أکۍ زٔمیٖن تٔمۍ چھُ شیٖتنٕے لَچھَن کُنمُت تَپٲرۍ تیٚلہِ چھِو تُہۍ تیٚلہِ چھِو تُہۍ پَنٕنۍ پونٛسہٕ کَڑان اَپٲرۍ رۄپیہِ لچھ اہن حظ بہٕ حظ کَرناو تۄہہِ بہٕ کَرناوو کَرناوو تۄہہِ تٔمسٕے پاٹی اتھِ کرناوو بہٕ کتھ ییٚمۍ اوترٕ زٔمیٖن چھُ نہ حظ ہیوٚتمُت اَپٲرۍ بہٕ کَرناوو تۄہہِ تمنٕے شیٖتن لچھَن حظ چھُ ہے نہ حظ یِہے یِہے حظ یہے سیم پلاٹ حظ تتھ حظ چھ یہے دہ فُٹ وَتھ یُس تُہۍ وَنان چھِو نہ حظ ہے شیٖتھ رۄپیہِ سُہ حظ گوٚو مے تھی مے تھی گوٚو سُہ کار گوٚو سُہ مے تھی گوٚو سُہ

اہن حظ سُہ سٲلِم حظ چھُ سُے سُے تُہۍ کتھ چھِو تیٚلہِ ژَتجی لچھ ژَتجی لچھ کتھ چھِو تُہۍ ایٚکسٹرا مہَ مےٚ زَن توٚر نہٕ سمٕجھ اتھ چھِ حظ تھاوان تیٚلہِ ژٕ ژَتجی لچھ سُے ہے چھِ شیٖتھ لچھ رۄپیہِ چھِ نہَ ٹوٹَل گَژھان تُہۍ کیازِ چھِو وَنان یہِ بے عقٕل کَتھٕ بَدلہِ جایہِ کتھ جایہِ چھِو تُہۍ وَنان بَدلہِ جایہِ کتھ جایہِ چھِو وَنان تُہۍ

اچھا بۄنہٕ کَنہِ حظ بۄنہٕ کَنہِ ہایو تۄہہِ بیاکھ تتھ کیاہ ریٹ چھِو وَنان تُہۍ کیاہ چھِو وَنان نَمَتھ سُہ حظ شوٗبہِ شیٹھ لچھ رۄپیہِ تام ٹھیٖک بہٕ چھُس نہ حظ تی وَنان وَتھ چھِ اکھ چھنہٕ تتھ وَتھ کِہیٖنۍ بیٚیہِ چھُ سُہ واریاہ اَندَر سُہ حظ گَژھِ شیٹھے ہُتنَس چھُ گَژھان شیٖتھ ہُتنَس چھُ گَژھان شیٹھ سیٚودُے کَتھا چھِ گوٚو تُہۍ چھِو تَتھ مَنٛز تہِ تٕرٕہ لچھ رۄپیہِ کَڑان نہ حظ مےٚ کیاہ حظ تتھ سۭتۍ چھُ نہٕ مےٚ کِہیٖنۍ لۄکٕٹ گٲڑۍ اَژیا نہَ اَژیا سُہ چھُ پَتہٕ میون مَثلہٕ

ہے نہ حظ تُہۍ چھِو پَتہٕ تُہۍ چھِو نہٕ پَتہٕ فونُے تُلان تہٕ تُہۍ چھِو نہَ مگر تُہۍ چھِو واریاہ زیادِ ریٹ وَنان تہٕ اکھ کَرور وُہ لَچھ رۄپیہِ کتھ دِمو بہٕ تۄہہِ تَتھ ہے سُہ حظ چھُ واریاہ درٛوٚگ گَژھان تُہۍ کیاہ حظ چھِو وَنان چلو ٹھیٖک چھُ ٹھیٖک چھُ آدسا چلو آدسا چلو اِنشا اللہ چلو چلو ٹھیٖک چھُ اوکے اوکے وَعلیکُم سَلام